اگرے بہٕ ٹٮ۪کنالوجی ہٕنٛز کتھ کرٕ أمۍ چھِ میٲنۍ زندگی واریاہ آرام دہ بنٲومٕژ آرام آرام دہ تِکیٛازِ اگر أسۍ دہ پنٛدہ ؤری وُہ ؤری پتھ گژھو یِم چیٖز نہٕ أسۍ ٲسۍ ہٮ۪کان ؤری وادن کٔرتھ تِم چیٖز چھِ ؤنکیٚنس أسۍ ہٮ۪کان منٹہٕ کیٛاہ سیکینڈن منٛز چھِ أسۍ ہٮ۪کان کٔرتھ اگر گۄڈٕنٮ۪تھ اوس آسان مٲنۍ تو اسہِ اگر حجُک فارم اوس آسان برُن أسۍ کیٛاہ ٲسۍ کٲم کران اسہِ اوس گۄڈٕنٮ۪تھ پٮ۪وان دفترن پٮ۪ٹھ گژھُن تتھ حظ اوس پٮ۪وان پنٕنۍ سٲری کاغذات تُلٕنۍ پنُن ناو تُلُن پنٕنۍ کاغذ تُلٕنۍ ناو کاغذ تُلٕنۍ پتہٕ حظ ٲس پٮ۪وان کٲم گژھان تتہِ اوس بیٚیہِ پونٛسہِ وونٛسہٕ یُس اوس آسان سُہ اوس اسہِ ٲسۍ أسۍ ہٮ۪کان کٔرتھ سُہ چیٖز اگر أسۍ ؤنکیٚس وٕچھو اگر أسۍ پننہِ فونہٕ پٮ۪ٹھ یا اگر لیپ ٹاپ یا کمپیوٗٹر پٮ۪ٹھ ہسا اگر أسۍ مٲنۍ تو لوگ اِن کرو أسۍ حظ ہٮ۪کو کٲم کٔرتھ مےٚ باسان منٹن منٛز چھِ أسۍ ہٮ۪کان فارم بٔرِتھ بیٚیہِ یۄس پیمنٹ چھِ آسان سۄتہِ گژھان تو مےٚ نہٕ حظ یتھ یتھ چیٖزس خٲطرٕ مےٚ اکھ دۄہ اوس پٮ۪وان بینٛکس منٛز دِیُن تتھ چیٖزس خٲطرٕ چھُ مےٚ مےٚ باسان آز وۄنۍ سیکنڈ تہِ لگان یا اگر گۄڈٕنٮ۪تھ أسۍ کرو پرانہِ زمانہٕ کتھ ٲس آسان اگرے أسۍ کُنہِ بیٚیِس جایہِ اوس آسان گژھُن بڈگامۍ پٮ۪ٹھن اگر مےٚ مٲنِو تُہۍ اگر مےٚ سرینگر آسہِ ہا گژھُن تو واریاہ زیادٕ حظ اوس سختی ٲس یِوان تِکیٛازِ انسان اوس نہٕ ہٮ۪کان مٲنۍ تو اگر شہر آسہِ ہا گژھُن صُبحن اوس پٮ۪وان سُلی نیرُن یا دۄہس ٲسۍ گاڑِ زٕ ترٛےٚ ہٮ۪کان زیادٕ کھۄتہٕ زیادٕ پٔکِتھ آز اگر أسۍ وٕچھو ہر کٲنٛسہِ چھِ پنٕنۍ پنٕنۍ گٲڑۍ آسان یا اگر نہٕ تہِ تہِ گاڑِ چھِ حظ سڑکہٕ چھکھ بنامژٕ تِژھ کہِ گاڑِ چھِ پانٛژِ پانٛژِ دہہِ دہہِ منٹہٕ باد پکان شہر کُن تو یِم یِم چیٖز چھِ آسان یِم چھِ مٲنۍ تو سٲنۍ زندگی آسان بنٲومٕژ بیٚیہِ حظ چھِ واریاہن شوبن منٛز اگر أسۍ یِتھ کٲٹھۍ خبرٕ چھِ آسان یا اگر أسۍ وٕچھو موسمی خبر یۄس چھِ آسان سُہ یا چھِ آسان حظ یا اِوٕن کچنس منٛز اگر أسۍ اگر وٕچھو کچنس منٛز چھِ واریاہ تِم سامان ٲمٕتۍ یِم گۄڈٕنٮ۪تھ یِمن چیٖزن اسہِ گنٹہٕ واد ٲسۍ لگان تِمن چیٖزن ؤنکیٚس سیکنڈن منٛز گژھان چھ تو بہٕ ہٮ۪کہٕ ؤنِتھ کہِ بالکُل کہِ بروس سان کہِ سٲنۍ زندگی یۄس چھِ سۄ چھِ ٹٮ۪کنالوجی وزیہ وجہ سۭتۍ حظ واریاہ زیادٕ آسان گٔمٕژ